السَلام علیکُم وعلیکُم السَلام بہٕ حظ چھُس بشیٖر احمد تُہۍ چھُو حظ عبد الحمید مےٚ حظ چھُ تَتہِ بوزمُت تُہۍ چھُو گایڈ کَران ٹیوٗرِشٹن وُیورِشٹن ٲں مےٚ حظ اوٗس تَرُن کٔشیٖرِ بہٕ چھُس مےٚ اوٗس یہِ پھیرُن اورٕ یور مےٚ ؤنۍ تو حظ اَتہِ کۄس فیمَس جاے آ مےٚ حظ اوٗس فیملی سۭتۍ تَرُن بہٕ چھُس وَنان اگرتُہۍ گایڈ کٔرِو اسہِ

آچھا مےٚ ؤنِو حظ مطلب اَتہِ کۄس اصٕل بہٕ حظ چھُس توٚرمُت وارِیاہ لَٹہِ کٔشیٖر بہٕ چھُس پھیٚورمُت أکِس دۄن جاین مےٚ ؤنِو حظ اَتہِ کۄس اصٕل اصٕل جاے یۄت أسۍ گٔژھتھ ہیٚکو فیملی سۭتۍ اَہن حظ بیٚیہِ اوٗر حظ چھُس بہٕ گوٚمُت حظ آچھا ٹھیٖک آچھا تُہۍ ؤنۍ تو حظ مےٚ تُہۍ کوتاہ ہیٚوان پتہٕ یہِ گایڈ وایڈ کَران تُہۍ چھُو حظ ٹرٛانٛسپورٹ پنُن کیٚنٛہہ کِنہٕ اسہِ چھُ پنُن آنُن آچھا ٹھیٖک اگر حظ بہٕ یورَے اَنہٕ پتہٕ کوٗتاہ ہیٚیِو تُہۍ

آچھا تٕرٛہ پٔرسنٛٹ اَہن حظ آ ہفتس حظ چھُ اسہِ اوٗر یُن تُہۍ بِہوا حظ ہفتس اَسیٚے سۭتۍ کِنہٕ تُہۍ ٲسِو گَژھان شامن گَھرٕ

بہٕ بہٕ چھُس ویٚژھان تُہۍ بِہو ہفتس اسیٚے سۭتۍ تۄہہِ دِمو پتہٕ ایٚکٕسٹرٛا تَتھ کوٗتاہ کھژہِ تۄہہِ اَہن حظ ٹھیٖک حظ اگر حظ کُنٕے زوٚن آسہٕ ہاو تہٕ چَلہِ ہے ما مےٚ چھِنَہ حظ فیملی سۭتۍ اَہن حظ ٹھیٖک حظ چھُ وَلہٕ حظ أکِس دوٚن دۄہن منٛز حظ یِمو تمہِ ساتہٕ حظ کَرہو بہٕ کال اَدٕ حظ ٹھیٖک اَلسَلام علیکُم